سٲنِس گامَس منٛز چھِنہٕ سِنِما ٹھیٹَر کِہیٖنۍ تہِ نہٕ البتہ ییٚتہِ چھُ اَکھ گَرٕ مطلب ییٚلہِ أسۍ بروںٛٹھ ٲسۍ اَز چھِ سارنی وۄنۍ ٹی وی وی وی گَرَن منٛز ٹی وی ڈِش یِم سارنی البتہ ییٚلہِ أسۍ لۄکٕٹۍ ٲسۍ نا تھوڑا پَتہٕ اوس نہٕ ییٚتہِ کٲنٛسی تہِ نہٕ اوس نہٕ یَتھ گَرَس منٛز ٹی وی نہٕ کینٛہہ نہٕ پَتہٕ اوس أکِس گَرَس ییٚتہِ ٹی وی پَتہٕ ییٚلہِ چھِنا آسان یہِ فاینَل میچ یہِ پاکِستان اِنڈیا سُہ اوس آسان فاینَل میچ پَتہٕ ٲسۍ سٲری گژھان تِمنٕے ہُنٛد مطلب یِکوَٹَے ٲسۍ سٲری گامٕکۍ لوٗکھ یِوان بیٚہوان ٲسۍ تِمَن ہِنٛدٮ۪ن آنٛگنَس منٛز ترٛاوان ٲسۍ تٕم آنٛگنَس پٮ۪ٹھ لگاوان ٲسۍ کرٛپال پیٚٹھۍ یہِ أنٛدۍ أنٛدۍ بیٚہوان ٲسۍ سٲری گامٕکۍ ٲسۍ یِوان بیٚہوان ٲسۍ تٕمَن ہِنٛدۍ ہورٕ ٲسۍ لَگاوان یہِ ٹی وی وٕچھ حظ لۄکُٹ ٹی وی اوس بروںٛٹھ آسان ڈِش تہِ نہٕ یہِ اوس نہٕ کِہیٖنۍ سُہ اٮ۪ل ای ڈی ٹی وی یُس اَز چھِ آسان سُہ پرٛون ٹی وی پَتہٕ ٲسۍ لَگاوان تٔتھی لَبہِ وٕچھان ٲسۍ سٲری تہِ نہٕ مطلب أسۍ ٲسۍ بہٕ ٲسٕس گژھان بہٕ تہِ ٲسٕس لۄکٕٹ البتہ مےٚ اوس نہٕ میچ پَسنٛد ہُتھ کَنۍ کِہیٖنۍ تہِ نہٕ مےٚ چھُنہٕ میچ پَسنٛد بہٕ ٲسٕس نہٕ وٕچھان کِہیٖنۍ تہِ نہٕ البتہ بہٕ ٲسٕس پاپَس سۭتۍ گژھان بہٕ وَنان پاپہٕ گژھِ تہٕ بہٕ تہِ گژھٕ مےٚ اوس واریاہ زیادٕ لَگان خۄش پاپَس سۭتۍ گژھُن مےٚ چھِ پرٛٮ۪تھ کُنہِ جایہِ گژھِ بہٕ آسہٕ کُنہِ جایہِ گژھُن بہٕ چھَس پاپسٕے سۭتۍ گژھان پَتہٕ ٲسٕس بہٕ پاپَس سۭتۍ گژھان پَتہٕ ٲسۍ أسۍ وٕچھان واریَہَس ٹایمَس سُہ پَتہٕ ٲسۍ یِوان واپَس مطلب ہُتھ کَن اوس نہٕ ٹھیٹر ویٹر کُنی جایہِ مطلب کہِ سِنما سُہ اوس سُہ کَتہِ گٔیے گامَن منٛز البتہ مطلب سُہ گَرٕ اوس واریاہ زیادٕ فیمَس ییٚتہِ گامَس منٛز کیٛازِکہِ یُس تہِ وَنان ٲسۍ کوٚتہٕ چھِ اَسہِ گژھُن اَسہِ چھِ اَز ہُہُنٛد گژھُن اَسہِ چھِ آزاد مامُن گژھُن تَتہِ چھِ اَز میچ اَز چھِ لاسٹ دۄہ اَز چھِ اَز آسَن تَتہِ بٔرِتھ آمٕتۍ مطلب وۄنۍ ییٚلہِ گژھان ٲسۍ نا مطلب سُہ اوس نہٕ باسان سِنما ہال کھۄتہٕ تہِ نہٕ کَم کِہیٖنۍ تہِ نہٕ تَتہِ ٲسۍ تیٖتۍ لوٗکھ آسان بیٚہوان ٲسۍ پَتہٕ ٲسۍ ژے پَتہٕ ٲسۍ کَران کٲم اَنان ٲسۍ تَتہِ تِمَن ہٕنٛز زَنہِ چایہِ سارنی دِوان ٲسۍ چایہِ یا کینٛہہ کَہوٕ کُلچہِ مطلب واریاہ زیادٕ اِنجاے چھِ کوٚرمُت مطلب بہٕ ٲسٕس کَران اِنجاے بہٕ ٲسٕس نہٕ ہُتھ کَنۍ اِنجاے کَران کِہیٖنۍ میچ وٕچھُن یا کینٛہہ بہٕ ٲسٕس پاپَس نِش بِہُن کَران تَتہِ اِنجاے مےٚ اوس واریاہ خۄش لَگان پاپَس نِش بِہُن بیٚیہِ ٲسۍ تَتہِ ٲسۍ سُہ چاے واے چٮ۪وان مَزٕ اوس یِوان بیٚیہِ ٲسۍ پانہٕ ؤنۍ شُرۍ پَتہٕ گِنٛدان سُے چھِ اَکھ ییٚتہِ یور ٲسۍ یہِ چیٖز سٲنِس گامَس منٛز پھیمَس اوس کُنہِ خٲطرٕ